اسلام علیکم آز ونہٕ بہٕ تۄہہِ موبایل فونس مُتعلق یٔمۍ زن شُرٮ۪ن واریاہ مدد کوٚر ییٚلہِ حظ کووِڑ لاگ ڈاوُن اوس ییٚلہِ زن سٲری سکوٗل ٲسۍ بنٛد سٲری تعلیٖم ادارٕ ٲسۍ بنٛد أمی حظ کوٚر واریاہ مدھ شُرٮ۪ن یتھ پٮ۪ٹھ زن زوٗم کلاسِز ٲسۍ ماشٹر دِوان پتہٕ اوس شُر گرِ بِہِتھ تہِ پران مگر امکۍ حظ چھِ واریاہ مطلب امِکۍ حظ چھِ واریاہ گاڈ تہِ یتھ زن ڈس اٮ۪ڈونٹیج تہِ چھِ ونان امیُک چھُ واریاہ گاڈ تہِ شُرِس پٮ۪ٹھ پٮ۪وان امہِ سۭتۍ حظ اوس فون سۭتی گژھان شُرِس أچھن پرابلِم امہِ سۭتۍ حظ اوس گژھان شُرِس عادت زیادٕ فونُک